السلام علیکُم چھِو حظ کِنٛگ ریٚسٹورنٛٹ پؠٹھ آ اَسہِ کَرِیَو ٲدۍ چِکَن رول مُومُوز بِریانی تہٕ کَباب آرڈَر آ تمہِ منٛز کٔرۍ تَو تُہۍ کٲم موموز کٔرتو تُہۍ کیٚنسَل تَمہِ بَدلہٕ سوٗزۍ تَو تُہۍ چِکَن کانٛتی آ بیٚیہِ چھِ اَسہِ بِیٚاکھ آرڈَر پَگاہ خٲطرٕ تَتھ منٛز دَپِیٛو تُہہِ مےٚ رِستہٕ گۄشتاب تہٕ کَباب گۄشتاب کٔزیو تَتھ منٛز کیٚنسٕل کَباب تہٕ گۄشتابٕے یہِ رِستہٕ یوت تھٲے زیٚو اوکے